آز ونہٕ بہٕ تۄہہِ پننس پڑایہِ مُتعلِق پننہِ سٹَڈی مُتعلِق مےٚ حظ کوٚر گۄڑٕ اوسُس بہٕ پران مِڈل سکوٗلس ایٹتھس تام سُہ حظ چھُ ییٚتی اسہِ گامس نزدیٖک مِڈل سکوٗل پتہٕ حظ درٛاس بہٕ تتہِ پتہٕ گوٚوُس بہٕ ہاے سکوٗلس تتہِ حظ کوٚر مےٚ میٹرِک پاس زٕ ساسس منٛز زٕ ساس پٮ۪ٹھ حظ گووُس بہٕ ہایر سیکنڈری سۄتہِ چھےٚ اسہِ ییٚتتھٕے گامس نزدیٖک تتہِ حظ کوٚر مےٚ ٹی ڈی سی پاس یتھ بٔہمہِ پاس چھِ ونان سُہ کوٚر مےٚ زٕ ساس زٕ ہس منٛز پتہٕ حظ گووُس بہٕ کالیج تتہِ کٔر مےٚ مۄکلٲو مےٚ گریجویشن کٔرتھ سۄ مۄکلٲو مےٚ زٕ ساس تہٕ شیٚہس منٛز پتہٕ حظ کوٚر مےٚ پی اٮ۪چ ڈی آز چھُس بہٕ پی اٮ۪چ ڈی سکالر مگر جاب مِلیوٚوم نہٕ وُنہِ کینٛہہ وۄنۍ چھُس بہٕ جاب چہِ تلاشہِ منٛز انشاہ اللہ جاب مِلہِ بہٕ چھُس تٔتھۍ خٲطرٕ فی الحال پران جابس خٲطرٕ البتہ پی اٮ۪چ ڈی سکالر چھُس بہٕ